وعلیکُم اسَلام اوا الحمدُاللہ تُہۍ چھِو ٹھیٖک آ فَرمٲیِو سا آ آ ؤنِو آ ؤنِو سا کَتھ متعلق

اچھا تُہۍ کیٛاہ چھُ پانہٕ کَران ایتھلیٖٹ ہا اچھا ٹھیٖک صُبحٲے ییٚمہِ ساتہٕ برٛیکفاسٹَس منٛز چھِ مطلب اَصٕل برٛیکفاسٹ چھِ کَرُن لایک لایک ٹھوٗل چھِ کھٮ۪ون کیلہٕ چھِ کھیٚنۍ صُبحٲے یُس برٛیکفاسٹ چھِ سُہ چھ کَرُن مطلب واریاہ اَصٕل تَمہِ پَتہٕ ییٚمہِ ساتہٕ تُہۍ ؤرٕک آوُت کَرنہِ گٔژھِو ساروی کھۄتہٕ زیادٕ چھِ ترٛیش چیٚنۍ تِکیٛازِ ییٚمہِ ساتہٕ اَکھ ایتھلیٖٹ ؤرٕک آوُٹ چھِ کَران أمِس سویٹِنٛگ واریاہ زیادٕ گژھان ییٚمہِ کہِ سۭتۍ باڈی چھِ باڈی منٛز ڈِہایڈرٛیشَن ہیٚکہِ گٔژھِتھ ٹھیٖک چھا تہٕ ترٛیش چھِ واریاہ زیادٕ چیٚنۍ ییٚمہِ سۭتۍ باڈی ہایڈرٛیٹٕڈ روزِ تہٕ ہٮ۪لٕتھ پرٛابلِم ییہِ نہٕ کَٕہٲنۍ تہِ تہٕ ٹھیٖک چھا باقٕے باقٕے چاہے فیٹٕس چھِ پرٛوٹیٖنٕز چھِ کاربوہایڈرٛیٹٕس چھِ یِمَن چھِ آسان پَنُن ڈیلی رِکَمنٛڈٕڈ ڈو ڈوزیج تٔتھۍ پٮ۪ٹھ اَکاڈِنٛگلی کھٮ۪ون تہٕ جَنک فُڈٕز جَنک فُڈٕز چھِ ایوایِڈ کَرٕنۍ سورُے چھِ نیچرَل کھٮ۪ون ٹھیٖک چھا آ جَنک فُڈٕز چھِ مطلب ایۄایِڈ کَرٕنۍ لایک ٲلوٕ مۄنٛجہِ چھِ پیٖزا چھِ یا بٔرگَرٕز چھِ تم چھِ ایوایِڈ کَرٕنۍ تہٕ بیٚیہِ چھِنہٕ پرٛوٹیٖن اِنٹیک زیادٕ کَرُن کینٛہہ تِم ہٮ۪کَن ایفیکٹ کٔرِتھ نیٖز کٔرِتھ تمہِ سۭتۍ مطلب کِڑنی سٹون ہٮ۪کَن بٔنِتھ سورُے چھِ مطلب أکِس نارمَل وییَس منٛز کھٮ۪ون یوٗتاہ مطلب ڈیلی رِکَمینٛڈٕڈ ڈوزیج آسہِ تہٕ ییٚمہِ سۭتۍ نہٕ کانٛہہ ہیلٕتھ پرٛابلِم آسہِ گژھن کِہیٖنۍ ٹھیٖک چھا بیٚیہِ چھِ زیادٕ فوکَس کَرُن فرٛیش ویجِٹیبلٕز چھِ کھیٚنۍ فِرٛوٗٹٕز چھِ کھیٚنۍ تِمَن پٮ۪ٹھ زیادٕ فوکَس کَرُن ٹھیٖک چھا چلو حظ ٹھیٖک اَدٕ سا اَدٕ سا بِہِو رۄبَس